میون سوال چھُ وَنان یہِ کہِ ژٕ کُس پِک فوٹو چھُکھ عام طور تُلان مطلب بہٕ گژھٕ اَگر کُنہِ جایہِ آسہِ مطلب شام چھُ ڈَلان شامہٕ وزِ چھُ آسان یُس یہِ آسمان چھُ آسان یہِ چھُ واریاہ اَصٕل آسان سَجھان بہٕ چھَس تٔمَن تُلان فوٹو مےٚ چھِ تَمہِ سۭتۍ ٹایم گَژھان تَمہِ ساتہٕ خۄش تٔمِس آب آسہِ آب آسہِ چَلوُن آب آسہِ پَکان یا کہِ مطلب جنٛگَل جنٛگَل ایریا آسَن مطلب اِتھے اِتھے کٔنۍ واریاہ یِم تہٕ خۄداے سٕنٛدۍ نیمژٕ آسان تِمَن فوٹو تُلٕنۍ کُنہِ جایہِ گژھو کِن مطلب نیچرَل جایَن پٮ۪ٹھ گَژھو ییٚتہِ دیٖدار آسَن کۄلہٕ آسَن سَبزار آسہِ تِمَن جایَن تُلٕنۍ فوٹو خاص کَر کہِ ییٚتہِ یٔتَس یہِ آسہِ آسمانَس سُہ آسمان ییٚمہِ ساتہٕ آسہِ شام کِس ٹایمَس دۄہ لوسٕوُن ٹایمَس تَمہِ ساتہٕ چھَس بہٕ زیادٕ فوٹو تُلان ییٚمہِ ساتہٕ یَتَس کۄل آسہِ پَتہٕ آسنَس أنٛدۍ أنٛدۍ آسنَس کُلۍ آسنَس تِمَن جایَن چھَس بہٕ فوٹو تُلان اَکھ چھِ اِنسانَس اَمہِ سۭتۍ چھِ گژھان اَکھ اِنسانَس سُنٛد دِماغ گژھان روزان فِٹ بیٚیہِ سُہ خۄش خۄش گَژھان مےٚ یِم چیٖز